ہِندوستانُک اٮ۪نٹَرٹینمٮ۪نٛٹ اِنڈَسٹِرٛی چھِ واریاہو ؤریو پٮ۪ٹھ چلان تہٕ یہِ چھِ اَسہِ ہر قٕسٕم تہٕ ہر ساتہٕ اٮ۪نٹَرٹین کَران واریاہَن مُلکَن یعنی کہِ اَمریٖکہ چھُ پاکِستان چھُ یا نیپال چھُ تہٕ تِم تہِ چھِ اٮ۪نٹَرٹینمیٚنٹَس منٛز واریاہ محنت کَران تہٕ تَتھ منٛزَ چھِ اَکھ سیٖریَلٕز چھِ یا موٗویٖز چھِ فِلمہٕ یِمو تھرٛوٗ تِم اٮ۪نٹَرٹین چھِ کَران لُکَن تہٕ ہِندُستانَس منٛز یِم لٕکھ چھِ تِم چھِ واریاہ پَسنٛد کَران اَتھ اٮ۪نٹَرٹینمٮ۪نٛٹَس تہٕ وٕنکٮ۪سَن چھِ واریاہ سیٚلبرِٹی واریاہ سُپَر سِٹارٕز یِم اَسہِ اٮ۪نٹَرٹین چھِ کَران ہِندوستانَس منٛز تہٕ لُکَن چھِ واریاہ خۄش گَژھان تہٕ لُکھ چھِ اَصٕل رِیَلٹی یَتھ منٛز رِیلٹی آسہِ سُہ کَنٹیٚنٹ پَسنٛد کَران تہٕ ہِندوستانَس منٛز چھُ یہِ زیادٕ کومیڈی کَنٹٮ۪نٹ کَران پَسنٛد لُکھ تِکیٛازِ اَمہِ سۭتۍ چھِ لُکھ خۄش گَژھان تہٕ خۄش گَژھُن چھُ پرٛٮ۪تھ کٲنٛسہِ اَصٕل باسان تہٕ یِہوٚے کَنٹٮ۪نٛٹ چھِ تِم لٕکھ زیادٕ تِمَن اَکھ خوشی دِوان وٕنکٮ۪سَن چھِ ہِندُستانَس منٛز کومٮ۪ڈی شو واریاہ بہتَر تہٕ بہتَر اَکھ اعلیٰ مُقام حٲصِل کَران